انسان چھُ گۄڈے اتھہٕ کھوژان تمہِ ساتہٕ چھِ انسان سٕنٛز دِلٕچ دڑکن واریاہ زورٕ کران یِتھُے انسان چھُ لاگان یتھ اتھ کھسُن اتھ کنہِ پہاڑس تہٕ انسانس چھُ حوصلہٕ یِوان انسان گژھنہٕ رُکُن اتھ منٛزٕ کُنی شایہِ اگر وارٕ واری پکہِ تہٕ مگر گژھہِ یہِ کنٹِنیوٗ روزُن پکَنہٕ یِتھُے انسان کُنہِ شایہِ چھُ رُکان یِتھُے انسان واریاہ ہایٚٹہِ پٮ۪ٹھ انسان چھُ رُکِتھ آسان پتہٕ ییٚلہِ سُہ بۄن کُن نظر چھُ دِوان تہٕ انسانس چھُ واریاہ مشکلات گژھان پتہٕ بیٚیہ ہور کھسُن ہیٚور مہٕ چھُ گژھان امہِ حساب کھسن أمس یہ چھُ سونٛچان اگر بہٕ ییٚتہِ پٮ۪ٹھ بۄن گوٚوس تہٕ بہٕ مےٚ کیاہ بنہِ مےٚ پھٕٹن بۄنہٕ أڈجہِ تہٕ نرِ زنٛگہٕ انسان اوِی موٗجوٗب چھُنہٕ پٮ۪وان اتھ بۄن کُن نظر دِیُن ییٚلہِ انسان کھسہِ تہٕ ہیٚور کُنی چھُ پیٚوان وُچھُن کہِ مےٚ کتھ شایہِ چھُ وۄنۍ تھپھ تراوٕنۍ تہٕ کتھ شایہِ تانۍ چھُم واتُن یہِ چھُنہٕ وُچھُن بہٕ کتھٮ۪ن اوسُس تہٕ بہٕ کوٚت ووٚتُس وۄنۍ انسانس چھُ پٮ۪وان وُچھُن بہٕ تتھٮ۪س چھُس تہٕ مےٚ کوٚت چھُ واتُن